اَسلام علیکُم بہٕ حظ چھَس حاجِرا تُہۍ چھِو حظ محمد رٔفیٖق چلو ٹھیٖک تُہۍ ٲسوٕ آیہِ حظ پَرُس سٲنِس دُکانَس پٮ۪ٹھ یِم بانہٕ وانہٕ نِنہٕ کَترِو بانہٕ چھِ أسۍ بَناوان پَتہٕ وَنٮ۪و تۄہہِ أسۍ نِمو بیٚیہِ کہِ ؤرۍیہِ بیٚیہِ بانہٕ تۄہہِ کیٛاہ کیٛاہ اوس ضروٗرتھ

بیٚیہِ

بیٚیہِ حظ چھِ أسۍ کَترِو نٔٹۍ حظ یتھ مںٛز آب چھِ ہٮ۪کان تھٲوِتھ تِمَن چھِ بۅنہٕ نَلکہٕ لٲگِتھ

ٹھیٖک حظ چھُ تُہۍ کریِیو أسۍ یور یَتھ کارخانَس پٮ۪ٹھ یِم بانہٕ وانہٕ وُچھنہِ تُہۍ وُچھِو گۄڈٕنٮ۪تھ سیمپٔل تہٕ پَتہٕ چلو ٹھیٖک حظ چھُ چلو ٹھیٖک بیٚیہِ تہِ کیٚنٛہہ آسٮ۪و ضروٗرت تِم چھِ أسۍ نٔوۍ نٔوۍ گَملہٕ تہِ تھٲومٕتۍ آ گَملہٕ چھِ اَسہِ گول تہِ تہٕ ہُم ژٕکوٗنجَل تہِ چھِ اَہَن حظ اَہَن حظ ژٔکۍ وٲلۍ تہِ چھِ تہٕ ژٔکہِ بَغٲر تہِ چھِ تۅہہِ کُم ہِوِۍ چھِ بناوٕنۍ اَچھا کٲتیٛاہ کٲتیٛاہ تُہۍ ؤنِو توتہِ نَمبر یہِ کہِ بَناوو أسۍ تٔمی حِسابہٕ اَچھا گٔے شیٚے تہٕ شیٚے باہ گِلاسہٕ کٲتیٛاہ چھِ ضروٗرت ٹھیٖک حظ چھُ آ کپہٕ درجن پلیٹ درجن ٹھیٖک چھےٚ حظ

ٹھیٖک حظ چھُ ترٛیشہِ خٲطرٕ کٔژِ ترٛیشہِ خٲطرٕ کٔژ چھِ تھاوٕنۍ اَچھا اَچھا تِم کٔژ چھِ تھاوٕنۍ زٕ چلو ٹھیٖک حظ چھُ اَدٕ حظ بِہِو رۄَس حَوالہٕ اَسلام علیکُم وَرحمَتُلہ